ہیٚلو اسلام علیکُم ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ تُہۍ چھُو حظ محمد اصاق مےٚ حظ اوس زِنۍ کۄنٛٹَل ضروٗرت یَتھ ؤژھ نا حظ وۅنۍ تۭر تہِ بیٚکہِ جمعہ اَدٕ حظ اَدٕ حظ شُکریہ اَدٕ حظ سلام علیکُم